ییٚتہِ چھُ آسان دۄن گٲنٹَن پاوَر دۄن نہٕ کِہیٖنۍ اَمُیک مطلب گوٚو ییٚتہِ چھُ روزان دۄہَس مَنز ٹوٹل بَہَن گٲنٹَن پاوَر بَہَن گٲنٹَن چھُنہٕ پاوَر آسان کِہیٖنۍ ییٚلہِ پاوَر کَٹ آف چھِ یِم کَران تَمہِ سۭتۍ چھِ سانہِ زندگی پٮ۪ٹھ واریاہ اِفیٚکٹ پیوان اثرات پیوان یَتھ مَنز گۄڈنِیُکُے اثرات یُس چھُ یِم چھِ وقتَس پٮ۪ٹھ پاوَر نِوان فار ایکزامپٕل بَتہٕ آسہِ کھیون نہٕ پاوَر چھ گَژھان پَتس آسہِ رایسَس مَنز آسہِ بَتہٕ چَلان پاوَر چھُ گَژھان تمہِ سۭتۍ چھُ اَسہِ پٮ۪ٹھ واریاہ اِفٮ۪ٹ پیوان بیٚیہِ فون چھِنہٕ سٲنۍ اَسہِ ییٚلہِ پاوَر وَندَس کا وۄنۍ وۄت یَتھ وَندٕ کال وَندٕ کالَس مَنز چھِ پاورٕچ قٕلَت زیادٕ گَژھان ییٚلہِ پاورٕچ قِلَت زیادٕ چھِ گَژھان فون چھِنہٕ سَہَل سَہل چارٕج گَژھان کِہیٖنۍ ییٚلہِ نہٕ فون چارٕج چھِ گَژھان کِہیٖنۍ اَسہِ چھِنہٕ کَنٹیٚکٹ گَژھان پَننٮ۪ن فرٮ۪نڈن سۭتۍ کِہیٖنۍ تَمہِ سۭتۍ یُس سٲنۍ سوشَل میڑیا لایِف چھِ آسان پَننٮ۪ن فرینڈن سۭتۍ تِمَن سۭتۍ سُہ چھِ گَژھان اِفیٚکٹ بیٚیہِ چھ اَمیُک ساروی کھۄتہٕ بوٚڈ بار اَکھ فالٹ یہِ اَمہِ سۭتۍ چھُ اَسہِ وَندَس مَنز واریاہ زیادٕ پرابلم گَژھان لایٹہِ ہِند تِکیازِ سولَر تہٕ چھِنہٕ چارٕج گَژھان اوبُر چھ آسان واریاہ زیادٕ اَمہِ سۭتۍ چھِ سٲنۍ لایِف واریاہ زیادٕ اِفیٚکٹ گَژھان